ہیٚلو اَسلام علیکُم یہِ تُہۍ ؤنۍ تَو مےٚ اَسہِ حظ اوس خانٛدَر اَسہِ اوس تَمہِ باپَتھ ڈیکُریشَن وغیرہ کَرُن بیٚیہِ اوس ٹٮ۪نٹ سامان ضوٚرَتھ

اَسہِ گژھِ آسُن پھِر بی ٹھیٖک بیٚیہِ رینٛجَس منٛز تہِ گژھِ اَصٕل آسُن تُہۍ ؤنۍ تَو تُہۍ کَمہِ رینٛج پٮ۪ٹھ چھُو سِٹاٹ کَران نہ سپیشلی پہمتھ گژھِ آسُن یَتھ منٛز أسۍ بانہٕ تہِ نِمو باقٕے چیٖز تہِ نِمو اَسہِ حظ گژھِ آسُن دۄن ترٛٮ۪ن دۄہَن خٲطرٕ ایٹ لیٖسٹ ییٚمہِ پٮ۪ٹھٕ مٲنۍ رات پٮ۪ٹھ گژھِ اسہِ آسُن ٹٮ۪نٛٹ نہ حظ پَتہٕ گژھِ نا پَتہ اسہِ آسٕنۍ ریٹ ویٹ رینٛج کیٛاہ چھُ تُہُنٛد یہِ کٲم کَرنُک طریٖقہٕ کیٛاہ چھُ پَنٛداہ ساس تانۍ سُہ حظ چھِ واریاہ درٛوگ گژھان تَمہِ کھۄتہٕ گژھِ تھوڑا اَہَن حظ ٹھیٖک چھُ تیٚلہِ کَر ہٲیِو مےٚ سیٚمپٕل تیٚلہِ اَمیُک اَدٕ حظ ٹھیٖک چھُ اَسہِ چھُ أتھۍ ایٚڈرَسس پٮ۪ٹھ واتُن یُس تۄہہِ دیُتمُت چھُو آلریڈی اَہَن حظ چلو شُکریہ تُہُنٛد اَسہِ گژھِ نہٕ پگہہ کانٛہہ شِکایت یِنۍ کُنہِ منٛز تۄہہِ آسیا میانہِ تۄہہِ آسوٕ میٛانہِ کھۄتہٕ زیادٕ پَتہ کُس کَلَر چھِ زیادٕ نیران کیُتھ ڈیکُریشَن چھُ زیادٕ نیران تۄہہِ چھُو وۄنۍ اَتھ منٛز کٲم ایٚکٕسپیٖریَنٕس آسیو تۄہہِ میٛانہِ کھۄتہٕ تہِ زیادَے پَہمَتھ اَہَن حظ چلو شُکریہ تُہُنٛد واریاہ زیادٕ تۄہہِ راورووٕ یہِ قۭمتی وقت چلو اسلامُ علیکُم وعلیکُم اسلام